تَتھ منٛز چھِ واریاہ ٹوٗلٕز جیسے کہِ سٕژَن چھےٚ پَن گوٹہٕ چھُ پَن گوٚژھ واریاہ اَصٕل مُفیٖد آسُن یُس اَسہِ اَصٕل پٲٹھۍ نا کِژھ سُہ خراب مٔٹیٖریَل گوٚژھ تَتھ گوٚژھ اَصٕل مٔٹیٖریَل آسُن مِشیٖن چھےٚ آسان مِشیٖن گٔژھ آسٕنۍ اِنٹَرلاک مِشیٖن گٔژھ آسٕنۍ بَٹَن مِشیٖن بَٹَن پرٛیٚس کَرنٕچ مِشیٖن تہِ چھِ بَٹَن پرٛیٚس مِشیٖن گٔژھ آسٕنۍ ہُم پرٛیٚس پرٛیٚسَس پیٚٹھ بَٹَن بَناونٕچ مِشیٖن گٔژھ آسٕنۍ اَتھ منٛز وول گوٚژھ آسُن اَصٕل وَردمانُک صاف میٹیٖریَل گوٚژھ آسُن وا ووٗل گوٚژھ آسُن ییر گوٚژھ آسُن ییٚمہِ سۭتۍ أسۍ اَصٕل اَصٕل چیٖز ہیٚکو بَنٲوِتھ اَتھ چھُ آسان بابِن چھِ لَگان اَتھ فِرک چھِ لَگان اَتھ برٛیک چھِ لَگان موٹَر چھُس لَگان واریاہ آیٹَم یِم اَتھ خٲطرٕ چھِ ضوٚرَتھ لَگان اَسہِ مِشیٖن کرٛاشٹ چھِ لَگان کُنہِ ساتہٕ چھِ أسۍ کرٛوشَٹ کَران کُنہِ ساتہٕ چھِ أسۍ بیٚیہِ ییر اَتھ گٔژھ سَلیہِ آسٕنۍ تاکہِ أسۍ وونو اَمہِ سۭتۍ واریاہ چیٖز جیسے کہِ أسۍ بَناوو بٔنیان سیٚٹ فِراک چھِ بَناوان ڈِزاینَر واریاہ اَصٕل اَصٕل شوٗبِدار چیٖز چھِ اَسہِ چھِ أسۍ چھِ یوٗت اِنسان یَژھان نوٚو نوٚو چیٖز گوٚژھ اَتھ منٛز یُن نٔے نٔے پَن قٕسم گژھِ یِنۍ یہِ ییٚمہِ سۭتۍ اَسہِ واریاہ اَصٕل کٲم گَژھِ یہِ کَرنَس منٛز سِٹِچِنٛگ أسۍ چھِ وَنان بیٚیہِ چھِ اَتھ منٛز واریاہ لگ بگ اَتھ منٛز چھِ أسۍ اَنان پٕلاس ییٚمہِ سۭتۍ أسۍ بَٹَن چھِ پرٛیٚس کَران سۄ چھِ لَگان بَکار اَتھ اَتھ چھِ بیٚیہِ تہِ واریاہ چیٖز یِم اَسہِ بَکار چھِ لَگان جیسے کہِ أسۍ چھِ ہیمِنٛگ کَران تَتھ خٲطرٕ گٔژھ سژَن آسٕنۍ أسۍ چھِ کَران واریاہ أسۍ چھِ اَنان ہُک اَتھ خٲطرٕ ہُک ٹِچ بَٹَنٕز چھِ اَنان بیٚیہِ چھِ أسۍ اَمہِ اِنسان یَژھان کہِ أسۍ ٲسۍ نٔے نٔے چیٖز اَنٕنۍ اَتھ خٲطرٕ أسۍ گٔژھۍ کَرٕنۍ اَصٕل اَصٕل کٲم آز چھِ آمٕتۍ نٔے نٔے گیجٕٹس امہِ خٲطرٕ نٔے نٔے چیٖز آمٕتۍ ییٚمہِ سۭتۍ أسۍ نوٚو نوٚو چیٖز چھِ ہیٚکان کٔرِتھ جیسے کہِ أسۍ چھِ کَران مِشیٖن چھِ آمژٕ تِم سٕژ مِشیٖنہِ ییٚمہِ سۭتۍ أسۍ ہینٛڈ ؤرٕک تہِ چھِ ہینٛڈ ؤرٕک کیٛاہ مِشیٖن ؤرٕک چھِ ہیٚکان تَمہِ سۭتۍ کٔرِتھ اَصٕل پٲٹھۍ ہینٛڈ ایٚمبرایڈری چھِ کَران اَصٕل پٲٹھۍ واریاہ یِم کامہِ چھِ أسۍ کَران اَمہِ سۭتۍ